بٮ۪نٛک رِلیٹِڈ کینٛہہ گورمٮ۪نٛٹ سِکیٖمٕز یِم زَن عام لُکَن خٲطرٕ چھِ سخ سہوٗلیِت دِوان یِتھ پٲٹھۍ زَن کِسان لون اوس گورمٮ۪نٛٹٕچ اَکھ سِکیٖم ییٚمہِ سۭتۍ سُہ کِسانَن سانٮ۪ن لون دِتھ بَڑٕ مَدد اوس کَران یا تمہِ بَغٲر تہِ ٲسۍ واریاہ سِکیٖم یِم غریٖب غُرباتَن عام اِنسانَن بَڑٕ مَدد ٲسۍ دِوان